مےٚ چھِ پانٛژھ تٲریٖخ یاد یِم زِ گۄڈنیُک چھِ یِوان تَتھ منٛز اَکوُہ مارٕچ یَتھ نَوروز چھُ آسان تمہِ دۄہ دوٚیِم چھِ آسان شیٚتوُہ جَنؤری یَتھ حظ أسۍ یومہِ جمہوریت دۄہ چھُ وَنان بیٚیہِ چھِ پنٛدہ اَگست یَتھ حظ چھِ أسۍ وَنان یومہِ آزٲدی بیٚیہِ حظ چھِ زٕ اوٚکتوٗبَر یَتھ حظ چھِ أسۍ وَنان زایہِ دۄہ چھُ آسان گاندھی جِیُن بیٚیہِ ژۄدہ نَوَمبَر ییٚمہِ دۄہ حظ چھِ أسۍ وَنان دۄہ بَچَن ہُنٛد